سَلام علیکُم آ حضرت اَسہِ اوس تۄہہِ نِش یِم کٔرمٕژ بُکِنگ حظ ییٚمِچ ٹریپٔچن تہٕ اَسہِ کریو اکھ ڈل لیک زٕ نایٹہٕ بیٚیہِ کریو گُلمَرٕگ اَسہِ ژور نایٹہٕ بیٚیہِ پَہلگام حظ اکھ نَیِٹ تہٕ سونہٕ وار حظ زٕ نایِٹ یہِ سونہٕ مَرگ آ اَسہِ ؤنۍ تو اَتھ منٛز کیٛاہ گٔیو اَسہِ فاینَل کوٗتاہ گٔیاو اَسہِ تہٕ بیٚیہِ کَتھ جایہِ کوٗتاہ چھُ اَسہِ یہِ یہِ گژھان آ پرٛایز زٕ نایٹہٕ آ

ٹھیٖک ٹھیٖک

نایٹس ٹھیٖک اَتھ سۭتۍ چھا اَسہِ کیٚنٛہہ کَمپُلِمٮ۪نٹرٛی بریک فاسٹ ڈِنر لانچ کیٚنٛہہ میلان کِنہٕ سُہ چھُ ایڈ آن

اَچھا اَچھا ٹھیٖک

ٹھیٖک ٹھیٖک ٹھیٖک

او کے آ اَسہِ اوس اَسہِ اوس راے اَفروَٹھ گژھو أسۍ فیز ٹُوَس تانۍ کیٛازِ کہِ وۅنۍ چھِ آمٕتۍ تھوڑا بہت وُچھو اَتہِ اَفروَتھ کٮُ۪تھ گَژھِ ساڑ سَتھ ہَتھ ٹھیٖک ٹھیٖک اَگر بَچہٕ وَچہٕ آسہِ سٍتۍ ہُو زوٗ وزُو آ اَگر بَچہٕ آسہِ

نہَ یہِ چھُ ساڑے نَو وُہُر چھُ اَسہِ بَچہٕ ساڑے نَو وُہُر چھُ ٹھیٖک بیٚیہِ ٲسۍ أسۍ دَپان سونہٕ مَرٕگ کھسَو أسۍ اَتہِ کرو أسۍ کٲم اکھ کرو أسۍ ہارٕس رایڈِنٛگ بیٚیہِ کھسَو أسۍ تھاجواس گِلیشَر تَمہِ پَتہٕ ترو أسۍ زوجِلا پٮ۪ٹھ اَسہِ اوس سونہٕ مَرٕگ تانی چھِ اَسہِ ٹرٛپ اَسہِ اوس راے أسۍ کھسو اَپور زیٖرو پوایِنٛٹ تانۍ تہِ تیٚلہِ کرو مےٚ باسان اَگر تُہۍ اکھ کٲم کٔرِو بہٕ یِمہٕ آفیسَس پٮ۪ٹھٕے تہٕ بہٕ کرٕ تۄہہِ کَتھ تَتہِ تٔتی ٹھیٖک چھُ صیحح صیحح صیحح صیحع چلو ٹھیٖک چلو ٹھیٖک چھُ او کے اَسلام علیکُم